ژےٚ چھِ یا پتہ مےٚ انیو یوٕ کپ سیٚٹ نہ کۄلگامہِ واریاہ اصل کپ سیٚٹن واریاہ اصل تٔمۍ دیُت بِچٲرۍ باین مےٚ سُہ اصل ریٹسن تٔمِس چھُ ناو شوکت احمد دُکانس تہِ چھُس ناو شوکت احمدٕے نیبٕرۍ کِنۍ کۄلگام چھِ تہنٛدی ہاسپِٹلس نِش تٔمِسَن لوکیشن تھوہو بہٕ تۄہہِ ؤنۍ تھٕے خبر گٔژھ یِو ما کُنہِ ساتن تہٕ تٔتھٮ۪نٕے ہاپِٹلس اپوزٹ چھو تٔمِس دُکان نہ تٔمِس ووٚن مےٚ یہِ کپ سیٚٹ تٔمۍ دِیُت مےٚ ژۄوُہن شیٚتن یہِ کپ سیٚٹ اصل ریٹ دِژٕنۍ بِچارن کیازِ دِژٕنۍ اصل ریٹ تُہۍ ژٕ ما دپکھ وۄنۍ خبر یہِ چھُ زیادٕ تتھ چھِ کیٚٹِل تہِ سۭتۍ اکھ چھس پنٕنۍ کیٚٹل سۭتۍ یتھ منٛز تتھ مطلب چاے چھِ پتہٕ پھران بییٚہِ چھس کھنڈٕ خٲطرٕ تہِ سۭتۍ تہٕ دۄدٕ کھٲ اتھ چھِ تٔتھٮ۪نٕے یہِ مطلب چاۓ بناونہٕ بییٚہِ چھِ چمچہِ شےٚ تہِ سۭتھٮ۪ن بییٚہِ چھِس پلیٹ شےٚ سۭتھٮ۪ن کپ شےٚ سۭتھٮ۪ن بییٚہِ چھس پنٕنۍ بٔڑ کیٚٹٕل تہٕ سۄ چھِ یہِ سۄنہٕ کلرس پٮ۪ٹھ چھِ بییٚہِ چھِ وایٹ أنٛدرۍ چھُ سُہ وایٹ نیبٕرۍ چھِ سۄنہٕ کلر پوش کھٲلِتھ بییٚہِ چھِس یِم بونہِ پتٕر چھِنہ آسان مگر شُبان کیاہ چھُ سُہ واریاہ زیادٕ تٔمۍ دوٚپ تمہِ ساتہٕ باین دوٚپُن ژٕ کرکھ مےٚ وُمبرِ دعۍ خٲر ییٚلہِ ژٕ یہِ نِکھ ؤنکیٚن باسی ژےٚ یہِ تھوڑا درٛوگ مگر ژٕ کرکھ مےٚ ومبرِ دٔے خٲرن سُہ چھُ واریاہ اصل بِچور نفر نہ اگر گژھُن آسی مےٚ تھوی ؤنۍ ژےٚ لوکیشن ؤنتھٕے تہٕ گٔیٚے زِ تہٕ أنۍ زِ تتٮ۪ن تہٕ بییٚہِ کٔرۍ زِ ژٕ یہِ کٲم نہ بییٚہِ ونہو بہٕ تۄہہ بہٕ یہِ کتھ تہِ اوترٕ ٲسۍ اسہِ بٮ۪نہِ پٔژھٕلۍ تہٕ مےٚ ییٚلہِ تِمن کپ سیٚٹس منٛز چاۓ تٲر تتھ منٛز تمو دوٚپُکھ اوہو دیٖدی یِم کپ سیٚٹ کیاہ یاوٕ چھُو تۄہہِ یِم کپ أنۍ یِم چھِ زبردست کپ مطلب یتھُے تِمو کپ تُلۍ اتھس کیٚتھ اتے اوس باسان تِم چھِ أمٕتۍ پژھلہِ نہ احترام ہیٚو باسیوکھ نہ یِمو چھُ زبردست کپ سیٚٹ أنۍ مٕتٮ۪ن سۄ منٚدچھے یہِ نہٕ پتہٕ تٔمۍ سٕنٛز سۄ زام تٔمۍ ووٚن مےٚ سیٚودُے دوٚپُن ہُہ ژٕ ون تہٕ مےٚ ژےٚ کتہِ چھِتھ یِم أنۍ مےٚ ووٚنُس پتہٕ مےٚ دوٚپُس یِم کتہِ چھِ مےٚ أنۍ مٕتٮ۪ن تہٕ تِم گٔیے پتہٕ تہٕ اوٚنکھن مگر سُہ کیاہ چھُ سجان چاۓ چھِ مطلب چایہِ منٛز اگر کینٛہہ آسنہ مطلب یہ لژھہِ پھوٚل وژھہِ پھوٚل سُہ چھُ نیرن دوٗری نوٚن نن تتھ منٛز کیٛازِ کہِ سُہ چھُ واریاہ نہ برایٹ کلر یہ پروٚن کلر چھُ سُہ واریاہ زیادٕ واریاہ تہٕ تُہۍ تہِ گٔے زِیو تہٕ أنۍ زِیو تتہِ یہِ کٔرۍ زیو تُہۍ برٛونٛٹھ کُن تہِ ایٚڑوَٹایز تہٕ ؤنۍ زیو سارنٕے سٲرسٕے گامس تِم تہِ گژھن کیازِ کہِ تٔمِس تہِ کوٚس بِچارس گژھُن نفہٲین مےٚ کوٚرُن تمہِ ساتہٕ رُت تہٕ تٔمِس تہِ کٔرِنۍ اللہ تعالٰی رُت تُل بیٚہہ سا